ییٚتہِ چھِ واریاہ ہیٚلٕتھ فیسَلٹی ییٚتہِ چھِ میٚڈِکَل ییٚتہِ چھِ ڈِسٹرک ہاسپِٹَل تہِ چھِ ہر مینَس منٛز ییٚتہِ چھِ کِلنِکٕس تہِ چھِ ییٚتہِ واریاہ لَکٕٹۍ لَکٕٹۍ میٚڈِکَل کِلنِک ییٚتہِ چھِ واریاہ ہیٚلٕتھ کِیَر چھِ ییٚتہِ واریاہ ییٚتہِ چھِ ہَرکُنہِ پانٛژھ شیٚے سَتھ سَتھ أکِس أکِس سَڑکَن پٮ۪ٹھ تہٕ ییٚتہِ چھِ واریاہ ہیٚلٕتھ کِیَر اَصٕل